مےٚ یِم فیورِٹ سانٛگ چھِ تِم چھِ موسٹلی غزلٕز فیض احمد فیض غالب یِمن ہنٛد غزلٕز بیٚیہِ چھِ مےٚ لگان جگجیٖت سِنٛگ ییٚمۍ تِم گیومُت چھِ تِم اَصٕل جیسے کہِ ہوشہٕ والُن کو خبر کیٛاہ سۄ چھِ مےٚ واریاہ اَصٕل لگان امہِ علاوٕ چھِ مےٚ لَگان پاکِستانی سٹوڈیوِک چَن کِتھا رنجِش ہی صحیح أمۍ سانگٕس اَصٕل بہٕ ٲسٕس گۄڈٕ أمۍ سپاٹِفاے پٮ۪ٹھ بوزان مگر وۄنۍ گوٚو اَکھ ؤریو ینہٕ پٮ۪ٹھ نہٕ بہٕ بوزان چھَس کِہیٖنۍ تو تَب سے مےٚ نَہیں یہ سُنتی ہوں اِن کو